کٲشٕر زَبان چھِ کَشمیٖرٕچ اَکھ مادری زَبان اَکھ لوکَل لنٛگویج کٲشرِس چھِ وَنٲنی کٲشُر امۍ موٗجوٗب تِکیٛازِ یہِ چھِ کٲشٕر پٲٹھۍ ہٮ۪کان بولِتھ یِتھ پٲٹھۍ زَن واریاہ قٕسمہٕ زَبان چھِ آسان ریٚجنَل لٮ۪ولہِ پٮ۪ٹھ اِتھَے پٲٹھۍ چھِ کَشمیٖر کَشمیٖری یِوان بولنہٕ ہِندُستان کِس کَشمیٖری ریٖجنَس منٛز تہٕ کٲشرٮ۪ن چھِ ونٲنی کٲشٕر امۍ موٗجوٗب تِکیٛازِ یِم چھِ ہٮ۪کان یہِ پَنٕنۍ کٲشٕر لنٛگویج کٲشٕر زَبان بولِتھ تہٕ یُس یہِ کٲشٕر یہِ کٲشٕر زَبان بولِتھ چھِ ہٮ۪کان امۍ سۭتۍ چھِ کٲشرٮ۪ن ہُنٛد کَلچَر کٲشرٮ۪ن ہُنٛد تہزیٖب تَمَدُن تہٕ اِہٕنٛز اَکھ اَٮ۪ڈٮ۪نٹِٹی یعنی کہِ اِہٕنٛز پہچان تہِ اَلگ تہٕ تھَلگ یِوان بوزنہٕ کٲشٕر زَبانہِ سۭتۍ چھِ واریاہ قٕسمٕکۍ اَثرات پٮ۪وان کٔشیٖرِ ہِنٛدٮ۪ن لُکَن ہٕنٛدِس کَلچَرَس پٮ۪ٹھ تہٕ اِہِنٛدِ پہچان پٮ۪ٹھ اِتھ پٲٹھۍ زَنہٕ یُتھ اَگَر کٲنٛسہِ ایڈیاز آسَن شِیَر کَرٕنۍ پَنٕنۍ واریاہ لُکھ چھِ تم یِم صرف کٔشیٖرِ کٲشٕر زبان چھِ زانان کٔشیٖرِ منٛز تہٕ تم چھِ ہٮ۪کان کٲشٕر پٲٹھۍ ییٚتہِ پَنٕنۍ ایڈیاز شِیَر کٔرِتھ گوٚو یہِ چھِ لَگان یہِ زَبان تَمہِ ویٖز مختلف خیالات پَنٕنۍ بیٚکِس تام واتناونَس یا امۍ مٔزیٖد چھِ پَنٕنۍ اَسہِ کیٚنٛہہ کَلچَرَل اٮ۪کٕسپرٛٮ۪شنٕز آسان سون بیٚہنُک طٔریٖقہٕ سون وَتھنُک طٔریٖقہٕ سون کَتھ کَرنُک طٔریٖقہٕ یا مُختلِف اوٚکیجنَن پٮ۪ٹھ مُختلِف سُچویشنَن پٮ۪ٹھ أسۍ کِتھ پٲٹھۍ چھِ رِیَکٹ کَران یِم سٲری چیٖز چھِ مُتٲثر آسان گٔمٕتۍ سانہِ زَبٲنۍ کٲشٕر زَبٲنۍ سۭتۍ امۍ علاوٕ اَگر أسۍ نظر ترٛاوو سانٮ۪ن ٹرٛٮ۪ڈِشَنَن ہُنٛد یا سانٮ۪ن رِچوَلَن ہُنٛد یِم اَسہِ ییٚتہِ چھِ یَتھ منٛز یِوان چھِ سٲنۍ عورٕس مَناوٕنۍ سٲنۍ خانٛدَر کِتھ پٲٹھۍ چھِ گَژھان یا لوکَل لٮ۪ولہِ پٮ۪ٹھ کِتھ پٲٹھۍ چھِ أسۍ مُختلِف قٕسمٕکۍ یِم تہوار مَناوان یِم سٲری سوشَل نارمٕز یِم چھِ یِم سٲری چھِ مُتٲثر آسان گٔمٕتۍ سانہِ زَبٲنۍ سۭتۍ تہٕ یُس کٲشٕر زَبان چھِ اَسہِ دِوان اَکھ یَتھ وَنو أسۍ سٮ۪نٕس آف بِلانٛگِنٛگنٮ۪س یا آیڈٮ۪نٹِٹی یعنی کہِ یہِ چھِ اَسہِ دِوان زِ أسۍ چھِ کٔشیٖرۍ سۭتۍ تعلُق تھاوان اَگر أسۍ کُنۍ تہِ زٔمیٖن کِس کُنۍ تہِ سطحَس پٮ۪ٹھ بِہِتھ کٲشُر زَبان بولو امۍ سۭتۍ چھِ یِہَے سٲنۍ پہچان زِ أسۍ چھِ کٲشِر تہٕ یہِ کٲشٕر زَبان زِنٛدٕ تھاونہٕ باپتھ چھِ واریاہو قٕسمَن ہٕنٛدۍ کوشِشات یِوان کَرنہٕ جیسے کہِ یونیورسٹِیَن منٛز چھِ کٲشُر یِوان پَرناونہٕ سکوٗلَن منٛز چھِ کٲشُر یِوان پَرناونہٕ تاکہِ یِم یِم سٲنۍ نٔوۍ جَوان نٔو نَسٕل آسہِ یہِ روزِ نہٕ پنٛنہِ ییٚمہِ مادری زَبان نِش محروٗم کیٚنٛہہ یِم بَچاوَن یہِ کٲشٕر زَبان تہٕ تھاوان یہِ سیف تہٕ تاکہِ یہِ چھُ آسہِ اَسہِ نِش اَکھ میٖراس اَکھ یہِ کٲشٕر زَبان یُس أسۍ برٛونٛہہ کُن ہٮ۪کو پَکنٲوِتھ تہٕ امۍ کٲشٕر زبانہِ سۭتۍ چھِ سون بِہیویَر تہِ واریاہ مُتٲثر گَژھان یِتھ پٲٹھۍ زِ سانہِ کَتھ کَرنُک طٔریٖقہٕ سانہِ وَتھنُک بیٚہنُک طٔریٖقہٕ یِم سٲری چھِ ڈِپٮ۪نٛڈ کَران زِ أسۍ کِتھ پٲٹھۍ چھِ پَنُن کٲشُر بولان